مےٚ ٲس روٗم اَکھ ضوٚرَتھ شامَن تام آ ڈہلی آ أسۍ یِمو شام تام اَسہِ چھا روٗم کانٛہہ ایویلیبٕل کیٛاہ تُہۍ ہٮ۪کہٕ ؤنِتھ صا تُہۍ ہٮ۪کوٕ ؤنِتھ کوتاہ کِرایہ لَگہِ کِژھ فیسَلٹی چھِ روٗمَس منٛز ژُوہَن گنٹَن اچھا کھٮ۪ن چھنُک کیٚنٛہہ اِنتظام ٹھیٖک کوتام گژھِ روٗم یَلہٕ مگر مےٚ گژھِ کَنفٲرٕم برونٛٹھٕے گژھُن کیٛاہ پَتہ پَتہٕ زَنہٕ گوٚو نہٕ روٗم یَلہٕ ٹھیٖک تھوڑا گژھِ نا کَم کِہیٖنۍ کرایہِ تھوڑا گژھِ نہ کرایہِ تھوڑا کم کِہی اچھا ٹھیٖک اے سی وے سی چھا روٗمَس منٛز لگٲیِتھ کوٗتاہ گرم اَتہِ آسہِ گَرم تٔمِس اے سی بہٕ چھُس کُنُے زُنٕے فِلحال مگر مےٚ چھِنہ آسان برونٛٹھٕے کَنفٲرٕم کَرُن بہٕ ما ہٮ۪کہٕ یوٗتاہ دوٗرِ پٮ۪ٹھٕ یِم بہٕ تہٕ اَدٕ سا ٹھیٖک چلو شُکریہ ٹھیٖک چھُ مگر مےٚ تھٲیزیو گَۄڈٕنتھٕے کَنفٲرٕم کٔرِتھ چلو ٹھیٖک شُکریہ